بہٕ وَنہٕ زِ پَنٕنۍ کَتھ پٔتۍمہِ لَٹہِ گٔے أسۍ بَجہِ عیٖز پٮ۪ٹھ أسۍ گٔے کیرٮ۪ن تور وٲتۍ أسۍ یِم تِم تَتِکۍ لوٗکھ ٲسۍ یِم تَتہِ روزان ٲسۍ کہِ تِہٕنٛز یُس مادری زَبان ٲس سۄ ٲس پہری مطلب اَسہِ ٲس نہٕ یورٕ تَگان سَمجھُن کیٚنٛہہ وۄنۍ اوس اَسہِ کینٛہہ چیٖز ہیوٚن یا اَسہِ اوس کینٛہہ چیٖز ضوٚرَتھ یا اوس اَسہِ اوس کُنہِ بارَس منٛز تَتہِ پِرٛژھُن اَسہِ اوس گژھان تِمَن سۭتۍ کَتھ بارَس منٛز واریاہ مُشکِل گَژھُن تِکیٛازِ أسۍ ٲسۍ نہٕ سَمجان تِہُنٛد کینٛہہ کہِ تِم کیٛاہ چھِ وَنان تِمَن اوس نہٕ سون یِوان سَمٕجھ اَمہِ خٲطٕرۍ ٲسۍ أسۍ کَران کہِ کٲم أسۍ ٲسۍ تَتہِ نٮ۪صٕف اگر أسۍ کینٛہہ آسہِ ہے اَسہِ آسہِ ہے دُکانَس پٮ۪ٹھ پیٚیہِ ہہ اَسہِ ضٔروٗرَتھ گژھُن کینٛہہ یا أسۍ گٔے کُنہِ رٮ۪سٹرٛانٛٹَس منٛز کہِ اَسہِ اوس نہٕ بَتہٕ وَتہٕ سۭتۍ کینٛہہ وۄنۍ اوس اَسہِ کھیوٚن کینٛہہ تہٕ اوس تَتہِ رٮ۪سٹرٛانٛٹ اَکھ گٔے أسۍ تور مگر تَتہِ تَتہِ یِم لوٗکھ ٲسۍ کہِ تِمَن سُہ اوس تَتہِ وُرۍ تِمَن پَنُن رٮ۪سٹرٛانٛٹ ٲسۍ یِم تِم ٲسۍ پٔہری کَران تہٕ اَسہِ اوس نہٕ نہ اوس تَگان سَمجھُن نہ اوس یورٕ تَگان واپَس کَرُن وۄنۍ ٲسۍ أسۍ تَتہِ ٲسۍ زیادٕ چیٖز مطلب کَتھ منٛز أسۍ ٲسۍ سانٮ۪ن منٛز مطلب اِشارَن منٛز وَنان یا کہِ کٲنٛسہِ کٲنٛسہِ اوس تھوڑا اردوٗ یِوان سَمٕجھ تٔمِس ٲسۍ پَتہٕ ٲسۍ تِتھ کٔنۍ سَمجھاوان یا اِشارٕ سۭتۍ ٲسۍ أسۍ ہاوان یہِ تہٕ تھوڑا ٲسۍ أسۍ اردوٗ کَران یِتھ کٔنۍ چھُ باسان کہِ مےٚ اگر اَسہِ پَزِ واریاہ لے پرٛٮ۪تھ کُنہِ لینٛگویج کُن تہِ اوٚن تھوڑا تھوڑا خَیال مطلب کہِ ہُم سَمجو تاکہِ اَسہِ گَژھِ نہٕ کینٛہہ پرٛابلِم کینٛہہ بہٕ وَنہٕ کہِ تَتہِ یِتھَے کٔنۍ اگر أسۍ بیٚیہِ کُنہِ تہِ جایہِ تہِ گژھو پَتہٕ چھِ آسان لینٛگویج زَبٲنۍ تہِ ہُنٛد مُشکِل گَژھان اَسہِ چھُ آسان کینٛہہ پِرٛژھُن آسہِ یا کینٛہہ ییٚلہِ نہٕ اِنسانَس یورٕ توٚگٕے یا اورُک سَمجھی پَتہٕ کے ہے کَرِ یہِ گوٚو اَسہِ تَتہِ کیسَن منٛز چھُ پَتہٕ کَرُن کوٚمنِکیٹ کَرُن گَژھان واریاہ مُشکِل